ہیٚلو اسلامُ علیکُم آہن حظ ؤنِو حظ آ اَسہِ کوٚر آ ویرِفاے تُہۍ چھُو سعید ناسر نہَ ویکَنسیٖز چھِ اَسہِ تُہۍ ؤنۍتو مےٚ کیٛاہ چھِ اَتھ وَنان تۄہہِ چھُ کالفِِکیشن منٛز لیٛوٗکھمُت کیٛاہ چھِ اَتھ وَنان ایم ٹیک آ اَسہِ اوس ییٚتہِ ڈاٹا اینٹری آپریٹَر اَکھ ضروٗرت تہٕ تَمہِ خٲطرٕ چھُ تۄہہِ اِنٹروِیو صُبحسَ حظ

تُہۍ یِیو تقریٖبن ساڈَن کاہن تانۍ یِیو تُہۍ ساڑَن ساڑَن کاہَن تانۍ آ تہٕ تٔتھٕے کَرو أسۍ پَتہٕ ڈِسایڈ سیلری ویلری سٲرٕے تہٕ اگر تۄہہِ سِلیکشَن گٔے تہٕ کیٚنٛہہ چھُنہٕ چلو ٹھیٖک چھُ ٹھیٖک چھُ آ یِیو تُہۍ صبُحس اَچھا